مےٚ ہسا ٲس اکہِ ایپ پٮ۪ٹھ کٔرمٕژ کیب بُک سۄ کیب ہسا ٲس مےٚ ہسا اوس گژھُن گرِکٮ۪ن اوٗرۍ بیٚیہِ مےٚ اسہِ اوس گژھُن ٹوٗرِسٹ پلیس گُلمرٕگ اسہِ حظ اوس تور گژھُن اسہِ کوٚر أمِس کیب وٲلِس کوٚر مےٚ کنٹنیوسلی فون یہِ ہسا اوس یِوان ناٹ رِیٖچیبٕل یہِ مےٚ ہسا کوٚر وۄنۍ کمپنی والٮ۪ن تہِ فون تِمو تہِ ہسا کوٚر نہٕ میون کیٛاہ یہِ کال رِسیٖو کہینۍ بہٕ چھس وۄنۍ گُزٲرِش کران کہِ یِمن ؤنیو سا یِمن کیے کمپنی والٮ۪ن اگر تُہۍ ہسا یِہنٛز آرڈر چھُو رٹان یِم کیب چھِ کرناوان بُک تُہۍ کیازِ نسا چھُو نہٕ ٹایمَس پٮ۪ٹھ واتان بہٕ چھس اگر بہٕ ہسا یہِ نیوٕز کرٕ نیبر تۄہہِ یِمن ہسا گژھِ کمپنی ٹرانسپوٹ والٮ۪ن ہسا گژھِ واریاہ پرابلم بہٕ چھس تۄہہِ گُزٲرِش کران کہِ أسۍ گٔیے آز وتہِ پٮ۪ٹھ دربٕدر آینٛدٕ گژھنہٕ کانٛہہ فیملی وتہِ پٮ۪ٹھ دربٕدر گژھٕنۍ